شےٚ جوٗن زٕ ساس تہٕ پَنٛداہ سَتھ جوٗن زٕ ساس تہٕ وُہ اَرداہ جوٗن زٕ ساس تہٕ کُنوُہ اَکوُہ جوٗن زٕ ساس تہٕ زٕتووُہ ترٛووُہ جوٗن زٕ ساس تہٕ ژووُہ پٍنژٕہ جوٗن